یہِ پروڈکٹ اوس واریاہ زیادٕ اَصل تہٕ أمۍ پروڈکٹن کٔرۍ أسۍ واریاہ زیادٕ سؠٹٕسفاے امِچ پیکیجِنگ ٲس اَصل یہِ اوس امِچ کالٹی ٲس اَصل یہِ اوس واریاہ زیادٕ اَصل پروڈکٹ اینڈ اَسہِ کوٚر یہِ واریاہ اَصل پٲٹھۍ یوٗز